أسۍ چھِ واریاہو قٕسمَو ہِندۍ کُلۍ چھِ سٲنِس گرَس منٛز اَسہِ یِم وۄپدٲمٕتۍ چھِ پَنٕنِس باغس منٛز یِتھ کٔنۍ زن اَسہِ ژوٗنٹھۍ کُل چھُ ٹنگہٕ کُل چھُ اَسہِ چھِ ٲر کُل تہِ چھُ ژٕنن کُل تہِ چھُ دَچھِ کُل تہِ چھُ بیٚیہِ گِلاس کُل تہِ چھُ اَسہِ گرِ بیٚیہِ چھِ اَسہِ اَلہٕ کُلۍ چھِ لٲر کُلۍ چھِ أسۍ چھِ اسہِ چھِ باغس منٛز ہر کُنہِ قٕسمَن ہٕنٛدۍ کُلۍ چھِ اَسہِ باغس منٛز بیٚیہِ بیٚیہِ چھِ اَسہِ وٲر تہِ بَنٲومٕژ یَتھ منٛز زَن اَسہِ اَلہٕ کُلۍ چھِ لٲر کُلۍ چھِ اَسہِ چھِ گرَس منٛز لٲر کران واریاہ زیادِٕ پسند اَسہِ گژھِ دوہے آسُن بَتہٕ وِزِ لٲر سَلاد اس لیے چھِ اَسہِ واریاہ لٲر کُلۍ رویۍ مٕتۍ گرس منٛز اَلہٕ کُلۍ تہِ چھِ اَسہِ چھِ کٔشیٖر منٛز وَندس خٲطرٕ کھیٚوان ہوٚکھٕ سیُن ییٚمہِ کِنۍ زن أسۍ تَوے اَلہٕ کُلۍ چھِ واریاہ وۄپداوان تہٕ پَتہٕ چھِ أسۍ اَلہٕ والان چھِ أسۍ ہوٚکھناوان تہٕ چھِ أسۍ وَندس کھیٚوان بیٚیہِ کیٛاہ چھِ أسۍ کران کٲم اَسہِ چھُ اَلہٕ ییٚلہِ اَسہِ پیٚوان چھےٚ اَلہٕ کُلین أسۍ چھِ تِمن أسۍ چھِ رِشتہٕ دارن تہِ دِوان ہمساین تہِ دِوان أسۍ چھِ پَننِسٕے باغس منٛز یِم سٲری چیٖز وۄپداوان اَمہِ خٲطرٕ چھِ أسۍ واریاہ محنت لگان اَمہِ خٲطرٕ چھِ اَسہِ موٚزوٗر تہِ تھٲومٕتۍ یِم تَتھ واتانۍ چھِ وارِ بیٚیہِ باغس بیٚیہِ چھِ أسۍ کران کٲم اسہِ چھِ تِمن کُلین ہُند واریاہ خیال تھوان اَسہِ چھِ پیٚوان تِمن گُڈٲے کرٕنۍ تِمن چھِ پیٚوان دوہ پوشی چھکٕنۍ تِمن چھُ تِمن چھُ بیٚیہِ کھاد پیٚوان تراوٕنۍ کھاد چھِ أسۍ دوٚیہِ ترٛیہِ قٕسمَن ہندۍ تراوان یا تہٕ چھِ أسۍ گرِ یُس اَسہِ کِچنَس منٛز ژوٚٹھ ووٚٹھ چھُ نیران سُہ چھِ أسۍ تراوان سُہ چھِ أسۍ گۄڈٕ أکِس جایہِ ڈمپ کران کُنہِ دوٚبس منٛز ییتِس ٹایمَس سُہ سََڑان وَڑان چھُ پَتہٕ ییٚلہِ سُہ ساڑِ پَتہٕ چھِ أسۍ سُہ تراوان یِمنٕے اکھ چھِ أسۍ وارِ تہِ تراوان اَلہٕ کُلین لٲر کُلین بیٚیہِ چھِ أسۍ کران کٲم أسۍ چھِ گرِ تیٖر تہِ تِہنٛز میٚگن تہِ چھِ أسۍ تراوان یِمن کُلین یا چھِ گُپن سۄ پاہہ تہِ چھِ أسۍ تراوان کُلین اکھ تُے چھِ أسۍ پَنٕنٮ۪ن ہمساین تہِ دِوان تِم تہِ چھےٚ سۄ کھاد یوٗز کران پَنٕنٮ۪ن کُلین ہِندۍ خٲطرٕ اَسہِ چھِ گاندربلس منٛز اکھ جاے واریاہ مَشہوٗر گندربَلٕچ دچھ چھِ کہِ لارِ ایریا ہَس چھِ وۄپداوان تَتہِ چھِ سٲری زٔمیٖن دار أتھۍ سۭتۍ کران تِمن چھِ تَتہِ باغ دَچھِ باغٕے یوت تِتِچ دَچھ چھِ واریاہ زیادٕ مَشہوٗر تہٕ تَتہِ اَسہِ تہِ چھِ واریاہ دَچھ پَسنٛد اس لیے گوٚو اَسہِ تہِ شوق اَسہِ تہِ وۄپدٲو پَنٕنِس باغس منٛز تمے قٕسمٕچ دَچھ یَتھ زن أسۍ واریاہ زیادٕ خیال چھِ تھوان أسۍ تتھ چھِ آبُک خیال تہِ پیٚوان تھوُن کھادِ ہُند خیال تہِ تھوُن پیٚوان تہٕ بیٚیہِ بیٚیہِ تہِ واریاہن چیٖزَن ہُنٛد